اَسلام علیکُم ہاں مےٚ چھِ لیٖو کہِ مُتعلق کَتھ کَرٕنۍ مےٚ چھِ زَین فاطِما یۄس نِچ چھِ پَران اَتہِ سٲنۍ زَین فاطِما مےٚ چھِ تٔمِس خٲطرٕ لیٖو خٲطرٕ کَتھ کَرٕنۍ اَسہِ چھُ یُس زَین فاطِما حظ بابا چھُ تٔمِس چھُ تھوڑا ٹیوٗرَس پٮ۪ٹھ گژھُن تہٕ مےٚ چھِ تمہِ خٲطرٕ تَمہِ خٲطرٕ گژھِ مےٚ چھُٹی

تُہۍ گۄڈٕنیٚتھ صُبحس یے اَہن حظ

أمِس چھُ أمِس چھِ اَہن حظ

اہن حظ آ بِلکُل اَتھ چھِ تھوڑا پرابلِم أمۍ سٕنٛدِس یُس أمِس باباہَس ڈیوٗٹی چھےٚ سۄ چھِ تھوڑا ہَٹکے سۭتۍ تٔمِس چھُ کالہٕ آسان أکِس جایہِ ڈیوٗٹی پَگاہ آسان بیٚکِس جایہِ اِسلیے اَسہِ تہِ چھِ پیٚوان تٔمِس سۭتۍ مطلب وۄتھُن تہٕ نیرُن

بَس بَس یِہے اوس حُکُم زِ اَسہِ اوس لیٖو ضوٚرَتھ دَہَن دۄہَن ہُنٛد خٲطرٕ زَین فاطِماہس خدا حافِظ